مےٚ حظ چھِ جانور واریاہ خۄش کران کیازِ کہِ تِم چھِ اِنسانس غم بَرٲیی کران مےٚ نہ حظ چھُ نہٕ ؤنکیٚنس کانہہ تہِ گریلوٗ جانور گرَس منٛز کِہینۍ مَگر مےٚ چھُ شوق اَسہِ گژھِ ہا اکھ ہوٗن آسُن گرَس منٛز کیوں کہِ ہوٗن چھُ واریاہ وَفادار تہٕ چھُ أمِس مٲلکَس پَتہٕ برونٹھ آسان وُچھان مےٚ چھُ امید کہِ یِنہٕ وٲلِس وقتس منٛز شاید مہ اَنہٕ بہٕ اکھ ہوٗن یُس بہٕ گرس منٛز ایز وَفادار جانور تھون